اَسَلام علیکُم وَرحمتُہ اللہ تعالٰی وَبَرکاتَہُ مےٚ ہسا اوٚن گَرِ اَنیٛو مےٚ اِنڈَکشَن اَکھ تہٕ یُس ہَسا واریاہ زیادٕ پاوَر چھُ نِوان اَسہِ نہ چھِ پاوَر تیوٗتاہ آسَان کینٛہہ تہٕ اَسہِ پیوٚ ٹرٛانَسفَر اَنُن بَہَن اِنڈَکشَن موٗجوٗب تہٕ بیٚیہِ ہَسا چھِ کٲم اَتھ ہَسا چھِ پٮ۪وان بانہٕ اَنٕنۍ تِم یِم اَتھِ لَگن بیٚیہِ لَگن أتھۍ یوت چھِ لَگَان اِنڈَکشَنٕے یوت عام بانہٕ ہَسا چھِ اَتھ پٮ۪وَان تھاوٕنۍ کینٛہہ یہِ چھُنہٕ تَتھ پٮ۪ٹھ چَلٲنٕے اگر عام بانہٕ لاگو اَتھ چھِ پٮ۪وَن سُے بانہٕ اَنُن یَتھ پٮ۪ٹھ یہِ چَلہِ تہٕ بیٚیہِ ہَسا چھِ اَتھ کَم چھِ کَرَان پاوَر نِوَان زیادٕ بیٚیہِ نہٕ تیار کَرَان سَہَل سَہَل کِہیٖنۍ تہِ نہٕ اَتھ چھِ پٮ۪وَان واریِہَس کالَس پیارُن یُتھ کال یہِ پننہِ ہیٖٹ رَٹہِ بَرابَر تَمپے ہُہ کَرِ بَرابَر تہٕ اَدٕ ہَسا چھِ گژھان بانہٕ نِش سیُٚن یا چاے آسہِ کَڑٕنۍ سیُٚن آسہِ کَڑُن بتہٕ آسہِ رَنُن کیاہ آسہِ کَرُن اَتھ چھِ واریاہ ٹایم لَگَان پَتہٕ پیارُن پٮ۪وَان ییٖتِس سُہ تیار کَرِ تہٕ بیٚیہِ ہَسا چھُ اَتھ بَٹَن یِم چھِ اَتھ یِم اَتھ پرٛٮ۪س چھِ پٮ۪وَان بَٹںَس پٮ۪وَان دیُٚن تہٕ تِم ہَسا چھِ پَتہٕ مَزٕ کٲمٕے کَرَان ییٚلہِ کینٛہہ چیٖز تیار چھُ گژھان وۄنۍ دَپَان اِنسان وۄنۍ والہٕ ہا بہٕ یہِ بۄن ہُہ چھِ آسَان توٚت تہٕ یہِ چھِنہٕ ہٮ۪کَان تھَپھ کٔرِتھ اَتھ کینٛہہ وۄنۍ دَپہِ اِنسان بہٕ کَرٕ ہا بنٛد اِنڈَکشَن تہٕ والہٕ ہا یہِ بَتہٕ آسہِ ہا چاے آسہِ ہا بہٕ والہٕ یہِ چاے بۄن پھِر یہِ سُہ نَسا چھِ بَٹنٕے چھِنہٕ کٲم کَرَان کُنہِ ساتَن سُہ چھِ بِہتٕے گژھان بَٹَن تِم چھِنہٕ کٲمٕے کَرَان تَتھ چھِ پٮ۪وَان پٕلگٕے نٮ۪بَر کَڈُن اِنڈَکشَنُک تہٕ اَدٕ چھِ پٮ۪وَان چاے بۄن والٕنۍ تہٕ اَتھ چھِ یہِ غلط یِم چیٖز یہِ چھُنہٕ ٹھیٖک کِہیٖنۍ تِکیازِ اَمیُٚک چھُنہٕ کانٛہہ تیُٚتھ فٲیدَے کانٛہہ یُتھ یہِ اَصٕل حِساب آسہِ ہا یہِ بَچایہِ ہا گَرٕ وٲلِس اَتھ چھِ گۄڈنٮ۪تھٕے پٮ۪وَان سِٹَپ یہِ اَنُن ٹرٛانَسفارمَر یُس اَسہِ پاوَر دی ہا زیادٕ تہٕ پَتہٕ گژھِ سٹاٹ بیٚیہِ چھِ پٮ۪وَان تِمٕے یوت بانہٕ اَنٕنۍ یِم اَتھ لَگن تہٕ اَدٕ چھُ کَرَان یہِ کٲم تہٕ یہِ چھُنہٕ ٹھیٖک یہِ چیٖز کِہیٖنۍ